وعلیکُم السلام اَہن حظ شُکُر خۄدایَس کُن تُہۍ چھُوا ٹھیٖک تُہۍ کَم چھُو آ آ أسۍ چھِ ہُرمَتٕے ؤنِو کیٛاہ ہٮ۪کو بہٕ تہنٛدِ خٲطرٕ کٔرِتھ کُس ہیوٗ آ تُہۍ چھُوا بَنٛڈپورِچ صالحہ آ یُس تۄہہِ وایِن تۄہہِ سُہ چھِ تھوڑا پاکِستانی ٹایپَس سُوُن سُے ہیوٗا آ آ تُہۍ چھُو تُہۍ چھُو پَنٛنی کَسٹَمَر اَسہِ آ آ تُہۍ چھُو پَنٛنی کَسٹہٕ ٹھیٖک حظ چھُ ویسے میجَرمٮ۪نٹٕے چھُنہٕ مےٚ وٕنۍ تُہُنٛد تُلمتُے تُہۍ ؤنو تویتہِ مےٚ فونسٕے پٮ۪ٹھ بہٕ کِتھ کَن سُوٕ سُہ اَچھا

اَچھا

آ سُہ روزِ کمرٕ نِش تھوڑا علاوَے اۭں سُہ تھاوَو پٕنٛژٕ آنچہِ کیٚنٛہہ پرواے چھُنہٕ سُہ وٕچھ نَہ بہٕ بیٚیہِ پانَے تۄہہِ کیُتھ گژھیو

نَہ تِم تِم یِن تیٚلہِ مےٚ باسان شُرہاے آنچہٕ اَگر ژےٚ نایِنٹیٖن تھوٚوُتھ ژےٚ فِراک زیوٖٗٹھ تِم گژھن نَہ تیٚلہِ یہِ شوٗبی نہٕ پَتہٕ اَصٕل کِہیٖنۍ آ بیٚیہِ مطلب مےٚ آ آ یہِ چھُ تَمی یہِ چھُ تَمی آیہِ

کیٚنٛہہ پرواے چھُنہٕ بہٕ وٕچھ پانَے تُہۍ چھُو پَنٛنی اَسہِ کَسٹمَر بہٕ وٕچھ پانَے اَدٕ سا بِہِو رۄبَس حوال اَدٕ سا بہٕ وٕچھَس پانَے تہٕ بِہِو رۄبَس حوال